ییٚلہِ کٲشر چھِ أسۍ کَران أڈۍ لُکھ چھِ ونان دَپان چھِ یہِ کٲشُر چھُنہٕ اَصٕل کَتھ یہِ چھنہٕ اَصٕل زَبان چھنہٕ یہِ کیٚنٛہہ مگر تِمن لُکن چھنہٕ پَتہ آسان کیٚنٛہہ کہِ ییٚتہِ تہِ چھِ تِم لُکھ کشیٖرِ منٛزچھِ تِم لُکھ یِمن کٲشِر زَبان چھِ مَگر تِم چھِنہٕ کران کٲشُر کیٚنٛہہ تِم چھِ دَپان أسۍ چھِ نٔۍ شُرۍ أسۍ کَرو نوٚو کیٚنٛہہ تِم چھِ دَپان أسۍ کَرو مطلب اُردوٗ چھِ تِم کران یا انگریٖزی چھِ تِم کران مگر تِمن چھنہٕ پَتہ آسان کیٚنٛہہ کہِ سٲنۍ زَبان چھِ کٲشُر اَسہِ پَزِ کٲشرُے کَرُن ہٮ۪چھُن چھُ بدل سوال مَگر کٲشُر چھ اَسہِ پَنٕنۍ زَبان کٲشرُے پَزِ تِمن کَرُن أزِکۍ لُکھ چھِ یی آسان وَنان ہے نہ اُردوٗ یہِ چھُنہٕ کٲشُر چھُنہٕ کِہیٖنۍ کٲشُر کیاہ چھُ مَگر تِمن چھنہٕ پَتہ آسان کیٚنٛہہ کہِ ییٚلہِ ینہٕ پٮ۪ٹھ ییٚلہِ أسۍ زاے اَسہِ اوس اسہِ چھُ کٲشرُے وُچھمُت کٲشر زَبان تہِ چھِ اَسہِ أسۍ چھِ کٲشِری یہِ ہن چھنہٕ تِمن پَتہ آسان کیٚنٛہہ یَوٕ یوٕ اوسُس بہٕ یَوٕ سَمکھیو مےٚ یار أسۍ ٲسۍ گاڑِ منٛز نَفر زٕ تٔمۍ لوگ اردوٗ کرُن مےٚ دوٚپُس نہ بایا اردوٗ پَزِی نہٕ ژےٚ کَرُن کیٚنٛہہ کیازِ کہِ أسۍ چھِ کٲشِر اَسہِ چھِ کٲشُر زَبان اَسہِ پَزِ کٲشرُے کَرُن کٲشُر چھِ اَصٕل زَبان مَگر ییٚتِکۍ یِم لُکھ چھِ یِم نٔۍ لُکھ چھِ تِم چھِ دَپان نہ أڈۍ لُکھ چھِ تِتھۍ ہے نہ نہ اردوٗ اَسہِ پَزِ اردوٗ کَرُن اَسہِ پَزِ انٛگریٖزی کَرُن کٲشُر پَزِ نہٕ اَسہِ کرُن کیٚنٛہہ کیازِ کہِ تِمن چھنہٕ پَتہ آسان یہِ کیٚنٛہہ زِ اَگر أسۍ اگر أسۍ اگر أسۍ کٲشُر کَرو سٲنۍ زَبانٕے چھِ کٲشِر بیٚیہِ چھُ اکھ چیٖز اَگر یِمن أسۍ وَنو مطلب یہِ ونہوکھ سٲنۍ زَبان چھِ اَصٕل سٲنۍ زَبان چھِ کٲشر زَبان چھِ سٲنۍ اَصٕل یہِ چھِ پرانہِ وقتہٕ پٮ۪ٹھٕے آمٕژ بیٚیہِ چھُ اکھ چیٖز تِمن چھُنہٕ بِچارین پَتہ آسان یہِ کیٚنٛہہ کہِ تِمن چھُنہٕ سمجھ آسان یہِ کیٚنٛہہ کہِ کٲشِر زَبان چھِ کیٛاہ تِمن چھُ وَنُن زِ کٲشِر زَبان چھِ واریاہ اَصٕل مطلب یہِ چھِ سانہِ مطلب پرانہِ زَمانہٕ پٮ۪ٹھٕے لٔجمٕژ یہِ نہِ ینہٕ پٮ۪ٹھ أسۍ زاے تَنہٕ پٮ۪ٹھ چھُ اَسہِ کٲشرُے بوٗزمُت کٲشرُے چھُ ہٮ۪وچھمُت تہِ اَسہِ پَزِ کٲشرُے وَنُن